گیمَن ہُنٛد ہسا چھُ واریاہ سِگنِفِکٮ۪نٛٹ رول گامکٮ۪ن لُکَن پٮ۪ٹھ خاص کر گامکٮ۪ن نَوجوانَن پٮ۪ٹھ یِم ہسا چھُ پَنُن فرٛی ٹایم یِمٕے گیمہٕ گِنٛدِتھ گُزارَان یِمہٕ گیمہٕ گِنٛدنہٕ سۭتۍ چھُ یِہُنٛد صحت تہِ ٹھیٖک روزَان تہٕ یِم چھِ ہیٚکَان باقیَن اٮ۪کٹٕوِٹیٖزَن منٛز کٲم کٔرِتھ